اسلامُ علیکُم ٹھیٖک چھُو حظ ہے شُکُر حظ یہِ ؤنۍ تَو حظ مےٚ مےٚ حظ اوس پگاہ خانٛدَر بٔچی مےٚ ٲسۍ ڈِسپوزَل ضروٗرت مےٚ چھِ لگ بَگ ہَتھ ڈۅڈ ہَتھ ضروٗرت

کمپٔنی اَصٕل حظ کَمپٔنی کیٛاہ حظ چھِ تۄہہِ اَتہِ اَصٕل ہِش اَصٕل پرٛوڈکٹہٕ گژھِ آسُن ریٹہِ ریٹَن ہُنٛد مہٕ حظ ہے ژٕ ٹٮ۪نشَن کیٚنٛہہ یوٗت ہاے آسہِ مگر گژھِ آسُن اَصٕل آ یہِ حظ چھِ گَرِ بٔچی اوس خانٛدَر آ یہِ وَن حظ مےٚ تیٚلہِ تیٚلہِ کر واتہِ مےٚ یِم یُس تۄہہِ اَصٕل باسٮ۪و اَصٕل پرٛوڈکٹہٕ کمپٔنی ہُنٛد اَصٕل تُہۍ تھٲوِو سُے پۄنٛسَن ہٕنٛز مہٕ ہیٚیِو تُہۍ ٹٮ۪نشَن کِہیٖنٛۍ سُہ چھِ پتہٕ تُہٕنٛز مرضی آن لایِن رٔٹوا آف لایِن رٔٹوا آ اَسہِ کوٗتاہ ٹایِم حظ لَگہِ آرڈٕرَس ٹھیٖک چھِ اَدٕ کیٛاہ اَدٕ کیٛاہ کَنٛفٲرٕم حظ اَدٕ کیٛاہ اَدٕ کیٛاہ